ہیٚلو اسلام علیکُم سَر وعلیکُم سَر ٹھیٖک چھِو حظ اَصٕل پٲٹھۍ اَہَن حظ آ ٹھیٖک اَہَن حظ آ سَر ٹھیٖک سَر عرضہٕ رَژھ کھَنٛڈ اوس سَر ڈِپرٛیشنَس منٛز چھُس سَر بہٕ جی سَر ڈِپرٛیشَنَس منٛز اَز شِکار گٲمِتۍ أسۍ سَر پَرنُک سَر زیادٕ پرٛیشیٚر نہٕ سوسایِٹی ہُنٛد تہِ پرٛیشیٚرن اَتھ چھُنہٕ تَران فِکری سَر زیادٕ کھۄتہٕ زیادٕ بَدلٕے سُہ سونٛچ دٮ۪ماغس منٛز آسان سَر غلط گَژھان دٮ۪ماغس منٛز سَر بیٚیہِ یِوان بیٚیہِ گَژھان سُہ سَر کُنہِ ساتہٕ گژھان سَر سُہ بٔڈِتھ ہیٛوٗ تہِ سُہ گیٛوٗر سَر یِوان یَس سَر یَس سَر سَر سٔڈٕنلی سَر گَژھان بیٚیہِ سَر اَہَن حظ آ سَر ییٚلہِ بہٕ پَران چھُ نہٕ سَر زیادٕ مےٚ چھُ سَر زیادٕ گَژھان بہِ اگر تھوڑا فرٛی چھُس نہ روزان بہٕ اگر سَر موبایِل چَلاوٕ زیادٕ تیٚلہ تہِ چھُس بہٕ تیٚلہِ تہِ چھُس بہٕ گَژھان سَر پَرنَس سۭتیٚن چھُس بہٕ زیادٕ گَژھَن پتہٕ بییٚہِ سَر موبایِل چَلاونہٕ سۭتۍ اَتھ چھَ سَر کینٛہہ میجَر یَس سَر یَس سَر

یَس سَر یَس سَر یَس سَر یَس سَر سُے سَر ڈر مےٚ فیٚلہٕ کُے آسان یَس سَر یَس سَر

یَس سَر یَس سَر سر ڈِوایِڈ کوٚر تیٚلہِ یَس سَر یَس سَر یَس سَر یَس سَر یَس سَر گَژھان اَہَن حظ آ سَر تی تی سَر یَس سَر یَس سَر یَس سَر

یَس سَر سَر مےٚ چھَ تیٚلہِ سَر یِمےٕ روٗلٕز کَرٕنۍ فالو یِمےَ کہِ زیادٕ نہٕ سونٛچُن کیٚنٛہہ یَس سَر یَس سَر یَس سَر یَس سَر یَس سَر یَس سَر ٹایِم ٹیٚبٕل یَس سَر یَس سَر یَس سَر یَس سَر یَس سَر چَلو سَر یِمو یِمو تیٚلہِ میٚجر کٔرِو تیٚلہِ أسۍ شُکرِیہ سَر شُکرِیہ چَلو سَر اسَلام علیکُم سَر